آ یہِ چھُ پوٚز کہِ یۄس سٲنۍ یہِ لوکَل میٖڈِیا چھِ آسان یُس سانہِ ایریِہُک میٖڈِیا چھِ آسان یا یِم نہٕ یُس سانہِ ایریِہُک نِوٕز چھِ آسان لوکَل نِوٕزٕ چھِ آسان تِم چھِ واریاہ کَوَر کوٚرمُت میٖڈِیاہَس منٛز ییٚلہِ کہِ زَن ضٔروٗرَتھ اوس اَسہِ رٔلڈَس منٛز یۄس تہِ نِوٕز گژھِ ہہ یۄس تہِ خبر آسہِ ہہ سۄ گژھِ ہہ اَسہِ واتٕنۍ اَسہِ چھِنہٕ پتہٕ یِمو لوکَل نِوٕزٕ سۭتۍ ہٮ۪کان پَنٕنۍ اَصٕل اَکھ خبر یۄس چھِ آسان یۄس اِنفارمیٹِو نِوٕز چھِ آسان سۄ چھِنہٕ پتہٕ اَسہِ تام ہٮ۪کان وٲتِتھ کِیٚنہہ تِکیٛازِ ییٚلہِ أسۍ کانٛہہ تہِ ویبسایٹ ییٚلہِ أسۍ کانٛہہ تہِ سوشَل میٖڈِیا کھُلاوان چھِ تَتہِ چھِ یِمَے لوکَل نِوٕزٕ یِوان یِمَو سۭتۍ اَسہِ واریاہ ٹایَم چھِ کَنزیوٗم گژھان ییٚلہِ ٹایَم اَسہِ تِمنٕے سۭتۍ گوٚو باقِیَن کامٮ۪ن کُن یا باقٕے یۄس اَصٕل نِوٕز چھِ آسان یَتھ منٛز کانٛہہ مقصد چھِ آسان یَتھ منٛز کانٛہہ رِیاسٕتٕچ کانٛہہ اَصٕل نِوٕز چھِ آسان جابَس یا بدل کانٛہہ نِوٕز چھِ آسان سۄ چھِنہٕ پتہٕ ہٮ۪کان أسۍ بوٗزِتھ کیٚنہہ تِکیٛازِ یِمَو لوکَل نِوٕزَو چھِ آسان اَسہِ واریاہ ٹایَم آلرٕڈی کھیوٚمُت یا یِم تہِ یَس تہِ أسۍ سوشَل میٖڈِیا یُس تہِ أسۍ ایپ کھُلاوو یا تہِ یوٗٹیوٗب کھُلاو فیس بُک کھُلاو تَتہِ چھِ آسان ضُروٗر کانٛہہ نَتہٕ کانٛہہ لوکَل نِوٕزٕے یۄس اَصٕل نِوٕز چھِ آسان سۄ چھےٚ اَسہِ تامَتھ کَم واتان أسۍ کیٛاہ چھِ یہِ اَتھ منٛز کیٛاہ چھِ مِسِنٛگ یِمَن لوکَل نِوٕزَن منٛز اگر لوکَل نِوٕز تہِ آسہِ چلو ٹھیٖک گوٚو مگر أسۍ چھِ یژھان کہِ یِم کیٛازِ چھِنہٕ یِم اَتھ منٛز گٔژھۍ یِم تہِ آسٕنۍ رِیاسَتس منٛز چاہے کانٛہہ تہِ بٔڑ خبر آسیٛا لۄکٕٹ خبر آسیٛا ییٚمہِ سۭتۍ اَسہِ فٲیِدٕ واتہِ اَسہِ تام گژھِ سۄ تہِ واتٕنۍ تِکیٛازِ ییٚلہِ اَسہِ تام کانٛہہ خبر واتہِ تیٚلی ہٮ۪کو أسۍ تَمہِ خبرِ متعلِق جٲنِتھ بیٚیِس ؤنِتھ تَتھ خبرِ مُتعلِق بیٚیِس ہٮ۪کَو بیٚیِس سۭتۍ ہٮ۪کَو کَتھ باتھ کٔرِتھ اگر کانٛہہ پرٛابلِم آسہِ سۄ ہٮ۪کَو سُلوٗ تَتھ ہٮ۪کَو کانٛہہ سُلوٗشَن کٔڑِتھ تہٕ ہٮ۪کَو تیٚلی أسۍ برٛونٛٹھ پٔکِتھ یِمَو لوکَل نِوٕزَو چھِ واریاہ کَوَر کوٚرمُت سون یِم میٖڈِیا أسۍ چھِ یی وَنان کہِ اگر یہِ لوکَل میٖڈِیا چھُ اگر أمۍ واریاہ میٖڈِیا چھِ کَوَر کوٚرمُت اَتھ منٛز تہِ گژھِ تیٚلہِ آسٕنۍ واریاہ اِنٛفارمیٹِو نِوٕزٕ رِیاسَتَس منٛز یہِ تہِ گژھِ تہِ گژھِ یِمَن منٛز آسُن تِکیٛازِ اگر اَسہِ لایِک چھُ آسان یِمنٕے چنلَن پٮ۪ٹھ کوٚرمُت اَسہِ چھِ پتہٕ یِمَے یِمَے نِوٕزٕ یِوان یا کانٛہہ چھِ ساروی چھُنہٕ پورمُت آسان کیٚنہہ یِم بِچٲرۍ اَن پَڑھ چھِ آسان تِم چھِ دَپان شایَد چھِ یی پوٚز آسان مگر یِم چھنہٕ تیٖتیٛاہ یِم چھنہٕ تیٖژاہ سانہِ خٲطرٕ بہتر آسان یِم نِوٕزٕ کیٚنہہ أسۍ چھِ یژھان کہ یِمہٕ ہسا یِم لوکَل نِوٕزٕ چھِ آسان اگر یِمَن منٛز رِیاسَتَس رِیاستَس منٛز یۄس تہِ نِوٕز گژھِ سۄتہِ یی یِمَن منٛز تھاونہٕ اَمہِ سۭتۍ کیٛاہ گژھِ سارنی تام واتہِ خبر یا سارے ویبسایٹہٕ یا سارے یِم سوشَل میٖڈِیا چھِ تِم بَنن سانہِ خٲطرٕ فٲیِدٕ منٛد ییٚلہِ فٲیِدٕ منٛز بَنن تیٚلی ہٮ۪کَو أسۍ تِم خبرٕ زٲنِتھ تِمَن خبرَن متعلق اَسہِ اَسہِ پتہٕ سارنی آسہِ پتہ تہٕ باقِیَن یِمہٕ اَن پَڑھ چھِ بِچٲرۍ تِم تہِ ہٮ۪کن تِم خبرٕ زٲنِتھ أسۍ چھِ یژھان لوکَل میٖڈِیا یُس چھُ لوکَل نِوٕزٕ یِم چھِ تِم کٔرِنۍ سا سارے نِوٕزٕ پَنٛنٮ۪ن میٖڈِیاہَن پٮ۪ٹھ اپلوڈ تہٕ بیٚیہِ مَسا دِیِن فیک نِوٕزٕ کیٚنہہ یہِ تہِ صحیح گژھِ تی گٔژھ تِم اَسہِ تام واتناوٕنۍ تاکہِ یِم کٔہ لُکھ چھِ تِم ہٮ۪کن بِچٲرۍ یِمَن متعلِق زٲنِتھ تہٕ بہٕ چھَس بیٚیہِ تہِ یی وَنان کہِ یِم اَن پَڑھ چھِ بِچٲرۍ آسان تِمَن چھِنہٕ تران فِکِرِ کیٚنہہ کہِ کُس چھِ لوکَل نِوٕز تہٕ کۄس چھےٚ سانہِ خٲطرٕ اَصٕل نِوٕز تہٕ تِمَن چھِ اَمہِ سۭتۍ اَمہِ لوکَل نِوٕزِ سۭتۍ واریاہ ٹایَم گژھان زایہِ ییٚلہِ یِمَن اَتھ سۭتۍ ٹایَم زایہِ گوٚو باقٕے تہِ چھِ کٲم آسان تِم چھِنہٕ پتہٕ ہٮ۪کان یۄس اَصٕل نِوٕز چھِ آسان تِم چھِنہٕ ہٮ۪کان تَتھ پٮ۪ٹھ ٹایَم دِتھ کیٚنہہ اس لیے چھِ أسۍ یژھان کہِ یِمَن منٛز چھِ یِمَے چیٖز مِسِنٛگ کہ یِم چھِنہٕ اَسہِ اِنفارمیٹِو نِوٕز دِوان کیٚنہہ یا یِم چھِ اَسہِ صِرِف دِوان پَنٛنہِ ایریِہٕچ نِوٕز یِم چھِنہٕ اَسہِ ؤرٕلڈٕچ نِوٕز دِوان کیٚنہہ یِم چھِنہٕ اَسہِ سِٹی ہِنٛز نِوٕزٕ دِوان اَسہِ تام واتناوان کیٚنہہ یا یِم چھِنہٕ اَسہِ ایجوٗکیشنَس رٕلیٹِڈ یۄس نِوٕز چھِ گژھان سۄ چھِنہٕ یِم اَسہِ تام واتناوان کیٚنہہ أسۍ چھِ یژھان کہ سورٕے گژھِ اَتھ منٛز اِنکِلوٗڈ گژھُن تاکہِ سارِنی تام واتہِ مین مین خبر تاکہِ سارنی تام واتہِ اِنفارمیٹِو نِوٕز تاکہِ تِم ہٮ۪کن دُنیاہَس متعلِق زٲنِتھ کہِ سٲنِس دُنیاہَس منٛز یا سٲنِس گامَس منٛز یا سانٮ۪ن ایرِیاہَن منٛز یا سانٮ۪ن سِٹِیَن منٛز کیٛاہ چھُ گژھان تہٕ کیٛاہ سَپدان چھُ تہٕ تِم ہٮ۪کن اَصٕل پٲٹھۍ سورٕے اَصٕل پٲٹھۍ زٲنِتھ